کٔشیٖر منٛز چھِ سَیٲتی جایہِ واریاہ اَتھ منٛز خاص طور پہلگام سۄن مرگ مۄگل باغ مشہوٗر حظ چھِ میٲنۍ پسنٛدیٖدٕ جاے چھِ پہلگام یہِ چھِ وادی منٛز وٕچھِنۍ لایق اکھ خوٗبصوٗرَت جاے پہلگام چھُ أکِس بٔڑِس دریابَس پٮ۪ٹھ واقع یَتھ دریا لیٚدٕر چھِ وَنان اَمیُک آب چھُ بَڑٕ صاف تہٕ خۄشوُن یہِ چھُ جنٛگلی علاقہٕ یِمن منٛز خاص طور یارِ تہٕ دیودار لَبنہٕ چھ یِوان اور چھ پوٗرٕ دُنیاہ پٮ۪ٹھ سٲلانہِ سٲل کَرنہِ یِوان اَتھ چھِ واریاہ جایہِ وٕچھٕنۍ لایق یَتھ منٛز بیتاب وادی آڈوٗ تہٕ چندادنواری چھ یِوان اَتہِ چھکھ واریاہَن فلمَن شوٗٹِنگ تہِ کٔرمٕژ یَتھ منٛز بیتاب تہٕ بجرنگی بایی جان چھِ یِوان اور چھِ پریٚتھ ؤریہِ امرناتھ یاترا پوٗرٕ ہِنٛدُستان پٮ۪ٹھ درشن کَرنہِ یِوان اَتہِ چھِ واریاہ کھیل گنٛدنہٕ یِوان یَتھ منٛز رِوَر رافٹنگ گُلہٕ تہٕ بیٚیہِ پیراشوٹ چھِ یِوان وَنٛدس منٛز چھُ اَتہِ شِنہٕ رٔکنہِ تراونہٕ یِوان اَتہِ چھِ اکھ چڑیا گر تہِ یُس وٕچھُن لایق چھُ یتھ منٛز سٔہہ ہاپُت تہٕ ہِرن چھِ